کَم ٹایَمَس منٛز حظ چھُس بہٕ ہکان بَنٲیِتھ میگی بیٚیہِ اوملیٹ اوملیٹَس چھِ کَمے لگن تَتھ چھُ نہٕ زیادٕ لگان کیٚنٛہہ تَتھ چھُ ٹھوٗل بیٚیہِ آسان تیٖل تراوُن کڑائی پٮ۪ٹھ تَتھ چھُ کَمے ٹایم لگان بیٚیہِ أتھۍ سۭتۍ چھ میگی تہِ کَمے ٹایم لگان میگی چھ نہٕ کِہِنۍ تیٖلَس تیٖل اوٚن کور پٮ۪ٹھ ترٛووُس میگی تَتھ رَلوو مَسال وَسال توٚل مَسالس منٛز پَتہٕ ترٛوو سُہ تیٖلَس منٛز پانٛژھ شیٚے مَنٹ لَگان تَتھ تہٕ سُہ گژھِ کَمے جلدی تَیار بیٚیہِ اوملیٹ تہِ چھِ تَتھ تہِ چھ نہٕ زیادٕ ٹایم لگان تَتھ تہِ چھُ یُتُے ٹایم لگان حظ بیٚیہِ چھُ نہٕ مٹیریل ییٚلہِ نہ برابر آسہِ کیٚنٛہہ تیٚلہِ چھُس بہٕ یِمے زٕ جلدی تَیار کَران